بالکُل مےٚ ہسا چھُ فون اوٚنمُت حال حالٕے نوٚوُے فون اوٚن مےٚ ریل می سی الیوَن یُس ریٹ چھِ شیٚے ساس ستھ ہتھ یہِ ہسا اوٚن مےٚ بِجبہرا أکِس دُکانس پؠٹھ تمیُک ناو چھُ سُپر ٹایم اَمیُک ڈِسپٕلے سایز ہسا چھُ شےٚ پویِنٛٹ پانٛژھ آنچہِ زٕ جی بی دۄیہِ تٕرٛہ جی بی ویرنٹ چھُ اَتھ پانٛژھ ساس ایم اے ایچ چھُ اتھ بیٹری ڈول سِم چھُ یہِ یِوان یہِ ہسا چھُ تٕرٛہ جوٗن زٕ ساس تہٕ اَکوُہس منٛز لانچ گومُت لایٹ ویٹ اکھ ہَتھ شُنمتھ گرٛام چھُ یہِ بالکُل اَصٕل فون ایل سی ڈی ڈسپلے ہسا چھُ اتھ اکٹو کور ہسا چھُ اَتھ پرسیسر اینڈرایڈ ؤرجن ہسا چھُ اتھ ٹین فرنٹ کیمرہ چھُ اتھ پانٛژھ ایم پی تہٕ یہِ حظ یہِ بیک کیمرہ ہَسا چھُ اَتھ تُرٛواہ ایم پی اگر ہسا کٲنٛسہِ یہِ فون اَنُن آسہِ یَتھ شیےٚ ساس سَتھ ہتھ بَجٹس منٛز آسہِ یِوان تہٕ سُہ ہسا ہیٚکہِ یہِ فون أنِتھ یہِ چھُ واریاہ بہتریٖن فون بہٕ چھُس پانہٕ یہِ یوٗز کران ہینٛگ نسا چھُ یہِ گژھان کینٛہہ تہٕ اَمِکۍ فیٖچٲرٕس باسے مےٚ ٹھیٖک فنگر پرٛنٛٹ سینسر چھُ اتھ کینٛہہ تہٕ یہِ حظ یہِ اَلبتہ فیس لاک چھُ اتھ کَمپنی تھوٚمُت تمہِ باوجوٗد چھُ مےٚ یہِ ٹھیٖک باسان لایٹ ویٹ چھُ یہِ خاص کر چھُ یہِ ہلکہٕ پہم چھُ یہِ چھُ تُلنس منٛز گژھان چندس تھاونس منٛز گژھان سہل